تہٕ سانہِ منٛز چھِ آسان مان ژٕ منٛز چھِ آسان مان ژٕ کٔشیٖرِ منٛز چھِ زیادٕ گُجَر گُجَر چھِ اَکھ بوٗت أسۍ چھِ اَکھ بوٗت تِم چھِ اَکھ حِسابہٕ کَران خانٛدرُک أسۍ چھِ اَکھ حِسابہٕ کَران خانٛدرُک مان ژٕ تِم چھِ عٔجیٖبٕے غریٖبٕے پٲٹھۍ گٮ۪وان کیٛاہتام ہوٗ یہِ تہٕ سوٗٹھ ووٗٹھ کیٚنٛہہ چھِ تِم چھِ عٔجیٖبٕے پٲٹھۍ بَناوان یِم سوٗٹھ تہِ بَنن گُجَر چھِ عٔجیٖبٕے باسان اَسہِ مان ژٕ کٔشیٖرِِ منٛز مان ژٕ اَسہِ چھِی تِم مان تِم چھِ اُردو لَنگویج کیٛاہتانۍ عٔجیٖبٕے آسان تِمَن تہٕ بیٚیہِ چھِ تِم یِم اوٗل آسان پَکان تہٕ آسان اوٗل تِم چھِنہٕ اَسہِ باسان ٹھیٖک کِہیٖنٛۍ گُجَر چھِ اَسہِ عٔجیٖبٕے باسان تِم چھِ جَنگلَس منٛز کھسان زِیُن اَنان کیٛاہتانۍ یِتھٕے پٲٹھۍ چھِ تِم اَنان عٔجیٖبٕے باسان کیٛاہتام تہٕ ہَر کانٛہہ چھِ آسان مان ژٕ مان ژٕ کٔشیٖرِ منٛز چھِ آسان اَکھ چیٖز مان ژٕ اَسہِ چھِ گُجَر آسان ییٚتہِ مان ژٕ آ آ ڈِفرنس اَسہِ چھِ باسان عٔجیٖبٕے پَنُن پان مان ژٕ یِم کیٛاہ چھِ گُجَر أسۍ کیٛاہ چھِ یم تٔمی اَسہِ چھِ عٔجیٖبٕے باسان تِم چھِ اَکھ حِسابہٕ آسان تہٕ اَسہِ چھُ آسان بِیٛاکھ حِساب تَمے موٗجوٗب